وعلیکُم سَلام سَلام علیکُم اَہَن حظ اَصٕل پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک اَہَن حظ آ اَدٕ حظ ٹھیٖک حظ صبُحن تُہۍ وُچھ زیٚو پَتہٕ پانٕے اَدٕ حظ ٹھیٖک چھُ